ساینَسَن ہَسا کٔر واریاہ تہِ زیادٕ تَرقی تہٕ یۄس زَن ٹٮ۪کنالجی ٲسۍ سۄ ہَسا گٔے واریاہ تہِ چینٛج ٹٮ۪کنالجی منٛز آے یِم چینٛجِز برٛونٛہہ اوس پٮ۪وان أکِس اِنسانَس اگر سَفَر پیٚیہِ ہہ کَرُن کُنہِ جایہِ تہِ اگر تٔمِس وٕنہِ آسہہِ ہن مِثال کے طور پَر وُہ کِلوٗ میٖٹَر کَڑٕنۍ سُہ ہَسا اوس پایدٔلۍ گژھان مگر ییٚلہِ أسۍ آز وٕچھو اَمہِ خٲطرٕ چھِ آٹو موبایلٕز چھِ یا گَرَن منٛز چھِ کارٕز یا وَنو أسۍ بایکٕز چھِ اِنسان ہَسا چھُ ہٮ۪کان آرام سان سَفر کٔرِتھ یِمَن وُہَن کِلوٗ میٖٹرن ہُنٛد یا اگر وٕنۍ آسہِ زیادٕ دوٗر سَفر کَرُن اَکہِ مُلکہٕ پٮ۪ٹھ آسہِ بیٚیِس مُلکَس گَژھُن تَمہِ خٲطرٕ ہسا اوٚن ساینَسن اکھ ہیٚلیٖکرٛاپٹر وَنو أسۍ یا وَنو أسۍ اَمہِ ذٔریعہٕ ہسا چھِ أسۍ ہٮ۪کان وِدِن سِکِس اَوٲرٕس یا سٮ۪وَن اَوٲرٕس وَنو أسۍ یَتھ منٛز زَن أسۍ پانٛژَن ساسَن دَہَن ساسَن ہٕنٛز دَہَن ساسَن کِلوٗ میٖٹرَن ہٕنٛز ڈِسٹَنٕس چھِ کَڑان یا اَگَر اَسہِ کینٛہہ مال آسہِ واتناوُن ہورٕ یور امہِ خٲطرٕ تہِ ہَسا چھِ اَسہِ کینٛہہ چاپٲرٕس یِم ہسا مخصوٗص چھِ آسان کُنہِ مالہٕ خٲطرٕ یا ٹرٛینٕز گرِ ٹیکنالجی ٹٮ۪کنالجی سۭتۍ آیہِ ٹرٛینٕز اَننہٕ یِمو ذٔریعہِ پٮ۪سَنجٲرٕز چھِ ہٮ۪کان کَم ٹایمَس منٛز کُنہِ تہِ جایہِ وٲتِتھ یا یِمو تھرٛوٗ چھِ أسۍ کینٛہہ گُڈٕس تہِ کَران اورٕ یورٕ کیری برٛونٛہہ کٲلۍ ٲسۍ پٮ۪وان یِم گُڈٕس یا کینٛہہ تہِ چیٖز ٲسۍ اورٕ یورٕ پٮ۪وان کیری کَرٕنۍ یِم ٲسۍ یِوان گُریو تہٕ بیٚیہِ وَنو أسۍ خرو ذٔریعہِ کیری کَرنہٕ یِم ہا چیٖز ہَسا آے ٹیکنالجی ہَسا گٔے چینٛج تہٕ ساینَسَن کٔرۍ یِم چیٖز کینٛہہ بَنٲیِتھ تِمو یِمو ہَسا سون ٹایِم بَچو تہٕ بیٚیہِ ہَسا وَنو أسۍ اَکھ سُہ اِنسان تھوٚک نہٕ تیوٗت کینٛہہ یوٗت زَن سُہ تھکان اوس بیٚیہِ اَکھ ٹٮ۪کنالجی ٹٮ۪کنالجِکَل چینٛج یوٚس زَن مےٚ پنٛنہِ لایفہِ منٛز وٕچھ سُہ ہَسا چھِ موبایِل فون برٛونٛہہ کٲلۍ اگر کُنہِ جایہِ کینٛہہ گژھِ ہا تِم چیٖز ہَسا ٲسۍ لَگان پَتہٕ واریاہ ٹایمہٕ بعد پَے پَتہٕ ہَسا اوس اَکھ اِنسانٕے یہِ مٮ۪سیج کَران کیری کہِ فَلٲنۍ جاے گوٚو یِتھ پٲ پَتہٕ اوس سُہ اور واتان پَتہٕ اوس پٮ۪وان تٔمِس بیٚیہِ پنٛنہِ جایہِ واتُن تہٕ اَتھ درمیان اوس واریاہ ٹایم تہِ زَن گُزرَن آز اگر کانٛہہ تہِ چیٖز کُنہِ جایہِ چھُ واقع سَپدان بالکُل فون چھُ ہٮ۪کان اِنسان گُمٲیِتھ ہے یَتھ جایہِ گوٚوا یِتھ چیٖز یا موبایل فون پٮ۪ٹھ وُچھُکھ اِنٹرنٮ۪ٹ تھرٛوٗ اِنسان چھُ ہٮ۪کان فون گٔمٲیِتھ یَتھ جایہِ گوٚو یِتھ پٲنۍ چیٖز سُہ چھُ ہٮ۪کان کَم ٹایمَس منٛز تور پَتہٕ وٲتِتھ تہٕ یِم ہسا آیہِ کینٛہہ ٹٮ۪کنالجِکل چینٛجِز تہٕ یِمو أکِس اِنسان سٕنٛزۍ لایفہِ پٮ۪ٹھ ترٛوو وارِہو طٔریٖقو اَثر تہٕ اکھ اِنسان بَنیو اکھ عٲش پَرستہٕ اِنسان یہِ ییٚتہِ زَن أمِس برٛونٛہہ اوس پٮ۪وان یِمو کامیو خٲطرٕ واریاہ تہِ زَن محنت کَرٕنۍ تہٕ آز چھُ اکھ اِنسان ہٮ۪کان وِد آوُٹ محنت یہِ کٲم کٔرِتھ یہِ چھُ گَرِ دَبووُن فونَس بَٹَن یہِ چھُ ہٮ۪کان کُنہِ جایہِ تہِ کال کٔرِتھ چاہے سُہ لَچھ کِلوٗ میٖٹَر آسیٛا دوٗر یا کیٛاہ آسیٛا دوٗر